کَشمیٖرٕکۍ تِم فیٖچٲرٕز تِم لینگویجز یِم أسۍ یوٗز چھِ کران کَشمیٖرِیَس منٛز فار ایٚگزامپٕل اگر مَرد آسہِ تٔمِس چھِ أسۍ وَنان مَردَس منٛز تُہۍ اگر زٔنۍ آسہِ تٔمِس چھِ أسۍ وَنان ژٕ أسۍ چھِ ہؠکان کٔرِتھ لنٛگویج یوٗز اَگر بازرُک آسہِ تٔمِس چھِ أسۍ وَنان ہَتہٕ حظ اَگر گامُک آسہِ تٔمِس أسۍ وَنان حظ ژٔیا بدل کینٛہہ لَینگویج سۭتۍ چھِ أسۍ تٔمِس اِستعمال ہؠکان کٔرِتھ اَگر شُر آسہِ تٔمِس چھِ وَنان أمِس شُر کَرو ہُہ أمِس شُر کَرو یہِ اَگر بوٚڑ آسہِ تٔمِس چھِ أسۍ اَحترام کَران تٔمِس چھِ أسۍ ریٚسپیکٹہٕ کران تٔمِس چھِ أسۍ وَنان ہَتہٕ حظ یَپٲرۍ حظ أمۍ حظ کَریو یہِ بیٚیہِ چھِ واریاہ زیادٕ تِم کَشمیٖری لنٛگویجَس منٛز یِم اَسہِ واریاہ زیادٕ اَصٕل فٲیدٕ چھِ واتناوان فار ایٚگزامپٕل کَشمیٖری گانا یَتھ أسۍ وَنان چھِ وَنناوُن تَتھ منٛز تہِ چھِ أسۍ واریاہ زیادٕ تَتھ منٛز تہِ چھُ واریاہ زیادٕ تِم لین لاینٕز اِستعمال کَران ییٚمہِ سۭتۍ سوسایٹی چھُ مسیج چھِ واتان اَسہِ کیاہ پَزِ کَرُن اَسہِ کیاہ پَزِ نہٕ کَرُن یِم چھِ اَسہِ واریاہ زیادٕ اِمپاٹَنٹ سانہِ لایفہِ منٛز تِکیازِ یِم کشمیٖری لینگویج چھِ سۄ چھِ واریاہ زیادٕ اَصٕل تھینکٕس